سٲنِس یُس یہِ شُپین چھُ ییٚتہِ چھِ اَکثَر بیشتَر یِم زَن ییٚتہِ میلان ٲسۍ یِم تہوار چھِ یِوان تَتھ منٛز چھِ یِہَے دِیوالی یِوان ہولی چھِ یِوان چھِ یِوان سنٛسکرٔتی چھِ یِوان نَوروز چھِ یِوان یا کیٛاہ چھِ اَتھ وَنان یِمَے یِمَے چھِ یِوان لگ بھگ یِمَے چھِ أسۍ مَناوان اَکثَر بیشتَر